گۄڈٕ گٔے بیٚمٲرۍ کۄس چھِ پولٹری اَتھ یُس یہِ پولٹری چھِ اَتھ چھِ بیٚمارِ وٕلٹہٕ بیٚمارِ آسان اَکھ کیٛاہ سَنا چھِ یِوان یُس اَتھ چھِ سٲلمو کھۄتہٕ سٲلمو کھۄتہ خَطرناک بیٚمٲرۍ چھِ اَتھ اَکٕے یَتھ أسۍ وَنان چھِ پھٕلوٗ تَمہِ سٕتی ہَسا چھِ بیٚمٲرۍ پھٲلان زبردست سُہ نَہ سا چھَنہٕ کَسٹمَرس تہِ سَمٕجھ یِوان کِہیٖنۍ اَتھ مَنٛز چھِ ہیٚکان زُکام یِتھ ژٲس بیٚیہٕ چھُ گَژھان نِنٛدٕر کھَسان کۄکر پوٗتیٚن بیٚیہٕ چھُ شارٹ پیٚوان لَگاوُن اَگَر نہٕ تیٚلہِ چھِ پیٚوان دَوا پٲشی کَرٕنۍ بیٚیہٕ چھُ پیٚوان اصٕل دَوا یِمَن تہٕ اَتھ چھِ پیٚوان کَرٕنۍ اَکٕے کٲم یُس مین کاز اَتھ چھُ اَمہِ باپَتھ چھِ پیٚوان کَرٕنۍ کٲم یہٕ چھِ پیٚوان سٲلم بیٚمارِ یِم تہِ چھِ یِم چھِ آسان اَصلی چھِنہٕ أسۍ واتان یمَن اصٕل پٲٹھۍ کِہیٖنۍ تَمہِ پَتہٕ چھِ آسان یِمَن کَرٕنۍ کٲم اِنسان گَژھہِ سٲلمو کھۄتہٕ صاف صَفٲی یِمَن پٮ۪ٹھ تھاوُن تَمہِ حِساب ہیٚکہِ نہٕ بیٚمٲرۍ اَٹیک کَرِتھ کِہیٖنۍ تہٕ اَگَر وۄنۍ بیٚمٲر اسہِ یوٗت زیادٕ اَٹیک کَرِ تیٚلہِ چھِ اسہِ اَتھ ویٚنٹِلیشن چھِ باقٕے چیٖز چھِ پرٛاپر اسہِ کَرٕنۍ ترٛیٚش چھِ آب چھُ صاف تھاوُن اَتھ چھِ بیٚیہٕ اصٕل آپشَن اَمہِ خٲطرٕ گََژھہِ صُبحٲے اِنسانَس وۄتھُن صَفٲیی تھاوٕنۍ نَہ ٲں صُبحٲے ووٚتھ اِنسان أمِس چھِ کَرٕنۍ کٲم أمِس چھِ بُخٲرۍ بُخٲرۍ زالٕنۍ أمِس چھِ صفٲیی تھَاوٕنۍ أمِس چھِ بانہٕ چَھلُن پرٛاپَر صفٲیی تھاوٕنۍ صاف آب تھاوُن یِم چیٖز چھِ اَمہِ ضروٗری اَمہِ باپَتھ پولٹرٛی باپَتھ گَرمی گَژھہِ آسٕنۍ لفاف أسۍ چھِ کَشیٖر مَنٛز ییٚتہِ چھِ سٲلمو کھۄتہٕ زیادٕ سَردی آسان ییٚتہِ چھُ آسان ویٚنٹِلیشنُک چھُ آسان زیادٕ ییٚتہِ ٲں داریٚن چھِ پیٚوان پالتھیٖن لاگٕنۍ یا شیٖٹ لاگہٕ ہوس یہِ چھُ پانَس تامَتھ اسہِ یہِ چھِنہٕ تِیٛتھ کاز آسان کہِ یہِ ہیٚکان چھِ أسۍ کِلیرنیٚس کٔرِتھ مین کاز چھُ اَتھ یِہوے کہِ اِنسان اَتھ گژھہِ واتُن اِنسان یہِ چھُ واریاہ اصٕل کار تہِ آسان تہٕ بیٚیہِ اَگَر نہٕ تیٚلہِ ہیٚکہِ پَنُن پان اتھ مَنٛز لاسَس مَنٚز اَتھ چھِ خطرناک یِم بیٚمارِ ویٚمارِ چھِ یِم چھِ اَمے سۭتۍ ہیٚکو أسۍ یِم بیٚمارِ ژَلہٕ ژٔلرٲیِتھ تہِ اَتھ اَتھ مَنٛز چھُ آسان پوٗتیٚن خاص کَر کہِ گیسِز چھِ گَژھان یُس سُہ گیس چھُ آسان تَتھ چھِ أسۍ وَنان ییٚتہِ مالٹِٹی چھِ یِوان پوٗتِس یہِ چھُ خطرناک آسان اَمہِ باپَتھ چھُ اِنسان پیٚوان اِنسانَس سٲلمو کھۄتہٕ زیادٕ ضروٗری خاص صفٲیی وَفٲیی تھاوٕنۍ یُس دُ اسہِ ییٚتہِ پَننیٚن گامَن مَنٛز یا أسۍ رَچھان چھِ پوٗتۍ یِم أسۍ پوٗتۍ رَچھان چھِ یِم چھِ پَنٛجاب پٮ۪ٹھ دوٗرِ پٮ۪ٹھ آسان وٲتۍ مٕتۍ یِمَن چھِ گَژھان آلریٚڈی آکسیٖجَن یُس آسان چھُ ییٚتہِ چھِ موسَم چینٛج ییٚمہِ ساتہٕ گَژھان چھُ موسَم چینٛج گَژھنہٕ سٕتۍ تہِ چھِ یِمَن یِم بیٚمارِ ہیٚکان لَگِتھ تہٕ باقٕے ہیٚکو أسۍ یمَن یہنٛدِ خٲطرٕ یہوے کہِ پَتہٕ چھِ پَتہٕ ڈاکٹر تہِ ہیٚکو میٚڈِکٕل سَپورٹ ہیٚکو نِتھ اَگَر نہٕ میٚڈکٕل سَپورٹ نِمو تہِ کِہیٖنۍ اَگَر سٲلمو کھۄتہٕ زیادٕ ایٚکٕسپیٖرِیَنٕس آسہِ تیٚلہِ چھَنہٕ یِمَن میٚڈِکٕل سَپورٹ تہِ نِنٕچۍ ضروٗرَت کِہیٖنۍ اَتھ چھُ اَمے باپَتھ چھُ اِنسانَس پیٚوان کَرُن سُہ اَتھ چھِ پیٚوان کَرٕنۍ کٲم یِم باقٕے ادارٕ چھِ آسان پَننہِ سایڈٕکۍ یِمَن سٕتۍ تہِ پیٚوان کَتھ کَرٕنۍ فارمَر پٲنٛژھ سَمَن شےٚ سَمَن اَتھ بارَس مَنٛز کَتھ کَرٕنۍ اَمہِ سٕتۍ چھِ روزان پَنُن ایرِیا ہَس مَنٛز یِم تہِ فارَم اسہِ چھِ یِم چھِ روزان ٹھیٖک اِنسان یہِ چھُ اِنسان کَران اَمہِ باپَتھ کہِ باقیَس گرٛو ورس نِش تہِ گَژھہِ واتُن ٹھیٖک مال سٲلمو کھۄتہٕ زیادٕ خانٛدرَن مَنٛز چھُ یوٗز گَژھان ییٚتیٚتھ ہَتھ زٕ ہَتھ ترٛے ہَتھ پوٗتۍ اسہِ گَژھان چھِ تَتیٚتھ سٲلمو کھۄتہٕ صاف بہتریٖن مال واتُن یہِ مال واتُن چھُ اَمہِ باپَتھ صاف تہٕ پاک روزِ اَمہِ باپَتھ کہِ ییٚلہِ أسی تہِ پانہٕ صاف صفٲیی سان اَتھ واتو یہِ چھُنہٕ ضروٗری کیٚنٛہہ اَگَر پولٹری پولٹری ترٛاوٕنی یٲژ چھَنہٕ ضروٗری کیٚنٛہہ اَتھ واتُن چھُ سٲلمو کھۄتہٕ مین ضروٗری اَتھ یِم کاز لَگان چھِ یِم چھِ آسان خطرناک اَمہِ باپَتھ چھِ اِنسانَس کَرٕنۍ سٲلمو کھۄتہٕ زیادٕ کوٗشِش کہِ پَکناوُن چھُ یہِ یہِ چھُ پَکناوُن وارٕ وارٕ وارٕ وارٕ وارٕ وارٕ ییٖتِس کالَس پَنُن ٹایِم یہِ بَرابَر واتہِ أمِس ژَتجی دۄہ اَکتٲجی دۄہ گَژھن یا پَنٛداہہِ دُہہِ یا پانٛژٕترٛہہِ دُہہِ چھُ مال پانٛژٕترٛہہِ دُہہِ چھُ مال کَڑان یا ژَتجی دُہہِ مال کَڑان چھِ تہٕ اَمہِ باپَتھ چھِ اَمہِ پیٚوان أمِس یوٗت واتُن اَتھ چھِ لَگان میٚکسِمَم ژَتجی دۄیہِ تٲجی دۄہ مال ایٚوریج کیٛاہ آسہِ مالَس ڈۄڈ کِلوٗ زٕ کِلوٗ یا ڈآے کِلوٗ یہِ چھُ پیٚوان کَرُن اِنسانَس اَمے سۭتۍ ہیٚکان چھُ یہِ پاسِبٕل گٔژِھتھ ییٚلہِ صاف صَفٲیی آسہِ اَتھ تہٕ ٲں بیٚیہِ چھُ اِنسانَس مین چیٖز کہِ اَگَر یہِ چھُنہٕ لاسہٕ باپَتھ یہِ کار کَران کٕہٲنۍ یہِ چھُ سٲلِم کران زیننہٕ باپَتھ زینہِ ییٚلہِ اِنسان تیٚلہِ ییٚلہِ سُہ اَمہِ باپَتھ صاف صَفٲیی تھایہِ نَتہٕ ہیٚکہِ مالٹِٹی یِتھ تیٚلہِ چھِ گَژھان گَرٛوورَس صحیٖح نۄقصان اَمیٛک تہٕ باقٕے چھُنہٕ کیٚنٛہہ یہِ چھُ کَرُن ضروٗری ییٚلہِ أسۍ یہِ کار چُنمُت چھُ یا یِم کَران چھِ تِمَن تہِ پَزِ یِمَن چیٖزَن پٮ۪ٹھ غور و فکر کَرٕنۍ اسہِ کَمہِ سۭتۍ ہیٚکَن ٹھیٖک گٔژھِتھ اسہِ کَمہِ سۭتۍ ہیٚکَن پوٗتۍ بٔچِتھ اسہِ کَمہِ چیٖز سۭتۍ لَگہِ نہٕ بیٚمٲرۍ کِہیٖنۍ یہِ بیٚمٲرۍ لَگنٕچۍ چھِ اسہِ تہِ آسان کیٚنٛہہ غلطی أسۍ چھِ کُنہِ جایہِ گَژھان أسۍ چھِ کُنہِ جایہِ گَژھان ییٚلہِ یورٕ گَژھان چھِ تَمہِ ساتہٕ تہِ چھِ تَتہِ صاف صَفٲی پَنُن پھیٚرَن چھُ دٕنُن پَنُن پَلوٚو چھِ دٕنٕنۍ اصٕل پٲٹھۍ چھُ اور اَژُن تہٕ تَمہِ باوجوٗد ہیٚکہِ نہٕ سُہ کٕلیرنیٚس دِتھ اِنسان تیٚلہِ کہیٖنۍ ییٚلہِ نہٕ ہیٚکہِ نہٕ گٔژھِتھ کہیٖنۍ ییٖتِس کالَس نہٕ سُہ پَنٕنۍ صَفٲیی نَم چھِ اَتھہٕ چھِ چھَلان أسۍ اَدٕ چھُ اسہِ تور اَژُن کیٛازِکہِ اسہِ مَنٛز تہِ چھُ آسان اِنفیٚکشَن یِم أسی باقٕے فارمَن پٮ۪ٹھ نَظر دِوان چھِ یا وَتہِ پَکان چھِ تَمہِ سۭتۍ تہِ چھِ اسہِ لَگان کانٛہہ بیٚمٲرۍ ہیٚکہِ لٔگِتھ یُس فارمَس مَنٛز پانَس چھُ زُکام آسان تۭر تَپھ آسان کۄکرَس تہِ چھِ یہِ ہیٚکان لٔگِتھ ضروٗری اَمہِ تَمے باپَتھ چھِ أسۍ شارٹ اَتھ کَران لاسٹہٕ ڈوز شارٹ دِوان یا دَوا دِمہوس اَمہِ سۭتۍ چھِ یِم چیٖز گَژھان کٕلیرنیٚس یہِ چھُنہٕ ضروٗری کِہیٖنۍ آ